کُپوارا ڈِسٹرٛکٹہٕ چھُ واریاہ اَصٕل ڈِسٹرٛکٹہٕ ییٚتیُک آب و ہوا چھُ واریاہ زیادٕ خۄشوُن ییٚتہِ چھِ واریاہ زیادٕ پِکنِک سُپارٹٕس تہٕ ییٚتہِ چھُ موسم ییٚلہِ بَدلان چھُ واریاہ زیادٕ خۄشوُن چھُ موسم ییٚتہِ آسان لایک ییٚتہِ چھِ بَنٛگَس ویلی چھوٹا بَنگَس بَڑا بَنگَس ییٚتہِ چھِ نٔگری چھُ یا بےتا یہِ لولاب ویلی چھُ یِتھٕے کٔنۍ چھِ ییٚتہِ ریٚشواری تہِ